ہیٚلو سَلام علیکُم وعلیکُم سَلام اَلحمدُللہ تُہۍ چھِوا ٹھیٖک اَلحمدُللہ اَلحمدُللہ بِلکُل ٹھیٖک چھا کھسان ٹھیٖک حظ اَچھا ٹھیٖک مطلب ٹیٚسٹہٕ گٔے نا ٹھیٖک ٹھیٖک ٹھیٖک اَچھا ٹھیٖک ژٕ وَن تہٕ مےٚ یہِ ٹیٚسٹ کُم کُم کٔریو تۄہہِ ٹھیٖک ٹھیٖک گوٚو ٹیٚسٹو تَل درٛاو نہٕ سُہ ٹیٚسٹہٕ کِہیٖنٛۍ تہِ ٹھیٖک ٹھیٖک اَچھا یُس تۄہہِ اَچھا ٹھیٖک وایرَل ٹیٚسٹہٕ ما کٔروٕ تۄہہِ سُہ درٛاوا نارمَلٕے وایرَل ما کریٚوو وایرَل ٹیٚسٹہٕ سُہ درٛاوا نار

ٹھیٖک ٹھیٖک گوٚو سُہ تہِ چھُ نارملٕے اَچھا ٹھیٖک یہِ بۅچھِ وۅچھِ چھا تۄہہِ مطلب بۅچھِ چھا آسان کِنہٕ نہَ بۅچھِ چھَنہٕ اَچھا اَتہِ چھُناہ پَتہٕ اَتہِ چھُنہٕ اَچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک گَو ترٛیش ویش چھِوا چٮ۪وان کیٚنٛہہ ترٛیش چھِوا چٮ۪وان اَچھا ٹھیٖک نٮ۪نٛدٕر چھا ٹھیٖک یِوان اَچھا ٹھیٖک ٹھیٖک نٮ۪نٛدٕر چھا یِوان ٹھیٖک ٹھیٖک ٹھیٖک بانٛبرنٕچ چھےٚ نہَ زیادٕ ضروٗرت کیٚنٛہہ تہٕ مطلب بہٕ کَرہو تۄہہِ پرٛابلِم یہِ ٲسوٕ یہِ چھُ فیٛورَے آسان فِیٛور چھُ یہِ چھُ زیادَس ٹایمَس روزان اَتھ سُے سُے یہِ چھُ فِیٛورُکُے آسان تہٕ اَتھ منٛز چھِ اَسہِ کَرٕنۍ کٲم اَتھ منٛز چھِ زیادٕ تر کوٗشِش ژےٚ کرٕنۍ یوٗتاہ تیٛوٗتاہ ریسٹ کرنٕچ کوٗشش بیٚیہِ چھُنہٕ یہِ ژٕ ونان چھُکھ نا أمِس ژٕ آ یُس ژٕ وَنان چھِو کھیٚوان یہِ چھُنہٕ کھیٚون چٮ۪ون ترٛاوُن تہِ کِہیٖنٛۍ تہِ مطلب اَگر کیٚنٛہہ کھٮ۪مو اگر کیٚنٛہہ تہِ بَنہِ نا سُہ تہِ چھُ کھیٚون کوٗشِش چھِ ییٖژاہ تیٖژاہ کَرٕنۍ مطلب باڈی ایٚنرجی واتناونٕچ مطلب یوٗتاہ چھُناہ یورٕ چھُے یورٕکۍ تہِ مٲنۍزٮ۪س تہٕ تٍرٕ تہِ کھسان مٔنٛزۍ آسی ژےٚ أتۍنس مطلب باڑی ٹیٚمیچر آسہِ کُنہِ ساتہٕ أمِس ہاے ٹیٚمیچر چھُ أتی ہاے أتی چھُ لوٚو گَژھان چھُناہ چھُ آ ٹھیٖک ٹھیٖک یہِ چھُ صُبحٲے آسہِ ژےٚ آسان نارمَل لیولہِ پٮ۪ٹھ ٹیٚمپیچر مطلب آفٹرنوٗن آسہِ ٹیٚمپیچر آسہِ لوٚو گَژھان أتی آسہِ روزان کینٛژھس ٹایمَس لوٚو ٹیٚمیچر یورٕ آسان تٍرٕ تہِ کھسان بیٚیہِ چھُکھ ژٕ وَنان ترٛیشہِ ہُنٛد تہِ ترٛیش تہِ چھِ کَنٹِنیٛوٗوَس تھاوٕنۍ تہٕ ترٛیش تہِ چھِ کَنٹِنیٛوٗوَس تھاوٕنۍ بیٚیہِ بیٚیہِ بیٚیہِ کَرکھ ژٕ آ نہَ دوہُک دوہُک کَرو تۅہہِ بہٕ پرٛیسکرٛایِب کَرو بہٕ دوا تۄہہِ مطلب تَتھ پٮ۪ٹھ چھُ سُہ چھُنہٕ بانٛبرُن کیٚنٛہہ دوا کھیٚیِو تُہۍ کیںٛژھس ٹایمس دوا کَروٕ نہٕ تۄہہِ کیٚنٛہہ یوٗتاہ تۅہہِ پَنُن مطلب پرٛیونشن کَرنہٕ تیٛوٗت چھُنہٕ دوا کران یہِ چھُ بیٚیہِ کٔرِو تُہۍ کٲم تُہۍ کٔرۍزیٚو کٲم یُس یِم ٹیٚسٹہٕ چھِو نا تۅہہِ کٔرۍمٕتۍ اَوا یِم کٔرۍزِیٚو تُہۍ أنۍ زیٚو تُہۍ کِلنِک بیٚیہِ تہٕ بہٕ وُچھٕ تَتی یِم بہٕ کرٕ یِم چیک تَتی تہٕ بہٕ وُچھٕ کیٚنٛہہ ما آسہِ یہِ اَوُٹ سایڈ ما آسہِ پرٛابلِم وابلِم آسہِ ما بیٚیہِ بدل کانٛہہ تہٕ بہٕ کَرٕ سُہ اوٚبزورو اَتھ منٛز یِتھٕ پٲٹھۍ چھُنہٕ ٹیٚسٹہٕ یِم کٔرۍمٕتۍ چھِوٕ تۅہہِ تُہۍ چھِو وَنان ٹیٚسٹ چھِ سٲری نارمَل تہٕ آ یِتھٕ پٲٹھۍ ییٚتھٮ۪ن ییٚتھٮ۪ن چھُس بہٕ ہٮ۪کان پرٛیسکرٛایِب یِم بہٕ پرٛسکرٛپشن تھوڑا بہت تقریٖبن سُہ بانٛبرنٕچ چھَنہٕ ضروٗرت کیٚنٛہہ وۅنۍ فِلحال چھِو تُہۍ نارمَل وَنان ٹیٚسٹہٕ چھِ گوٚو نارمَل تہٕ فِلحال وُچھو أسۍ تہٕ وۅنۍ کٔرِو نہَ تُہۍ بہٕ ونہو تۅہہِ کیٛاہ کیٛاہ أنِو تُہۍ تہٕ بہٕ کَرٕ ٹیٚسٹہٕ کَرٕ بہٕ چیک تہٕ تَمہِ پَتہٕ وُچھٕ بہٕ بیٚیہِ ما آسہِ ٹیٚسٹہٕ کانٛہہ کَرُن تہٕ سُہ تہِ تھاوَو بہٕ تۄہہِ تہٕ فِلحال چھُو تۄہہِ یِتھٕے پٲٹھٮ۪ن فِلحال کٔرِو تُہۍ کوٗشِش مطلب کھیٚون چھُنہٕ ترٛاوُن ٹھیٖک چھا آ نٮ۪نٛدٕر یُس تُہۍ وَنان چھِو نٮ۪نٛدٕر چھےٚ نہَ یِوانٕے نٮ۪نٛدٕر کٔرِو تُہۍ کٲم مطلب تھوڑا بہت اَگر نٮ۪نٛدٕرِ ہُنٛد تہۍ کھیٚیِو تہِ نا مطلب دوا اَگر نٮ۪نٛدٕرِ ہُنٛد کھیٚیِو تہِ آ تہٕ سُہ چھُنہٕ سُہ تہِ کٔرِو نہٕ أسۍ یہِ تہِ تھاوٕ بہٕ اَتھ پٮ۪ٹھ لیٖکھِتھ تہٕ آ سُہ تہِ نیٖزیٚو تُہۍ نٮ۪نٛدٕر پِل بانٛبرنٕچ چھےٚ نہَ ضروٗرت مطلب نٮ۪نٛدٕر چھَنہٕ یِوان یوٗتاہ تُہۍ وۅنۍ اینٛزایٹی مطلب پَنٕنِس پانَس منٛز ڈیولَپ کَرو نا تیٛوٗت کَرِ یہِ اَٹیک تٔج نا تیٛوٗت کرِ اَٹیک تیٛوٗت کَرِ اَٹیک آ ٹھیٖک آ بیٚیہِ چھُ یہِ چھُ فِیورُکُے یہِ چھُ فِیورُکُے مطلب تَپھ وپھ ما چھُو آسان کِنہٕ نہَ اَچھا ٹھیٖک تَپھ کَتھ کَتھ منٛز چھُو آسان تَپھ اَچھا ژاس تہِ چھِ ٹھیٖک ژاس تہِ چھِ آسان صحیح صحیح تہٕ زُکام وُکام ما چھُ نٔزٕل ؤزٕل ما چھُ روزان کِنہٕ نہَ اَچھا ٹھیٖک ٹھیٖک اَے یہِ چھُ کٲماہ آسان کینٛژھن اَگر یِتھٕ پٲٹھۍ یہِ چھُ نارمَل یوٗجوَل ٹایم چھُ اَتھ مطلب اَگر ڈایریکٹ پرٛیوینشن رٹو أسۍ پَنٕنُے تہٕ نارمَل سَتھ ٲٹھ دۅہ چھِ لَگان ٹھیٖک گَژھنَس منٛز بانٛبرُن چھَنہٕ زیادٕ ضروٗرت کیٚنٛہہ اَوا میڈِسن تہِ تھاوَو میڈِسن تہِ تھاوَو فِحال چھُ اِنفیٚکشنُک رٔٹِو تُہۍ میڈِسن ایٚماکسِلیٖن دِمہٕ بہٕ تہٕ بیٚیہِ تہِ دِمہو بہٕ پیٹرِل دِمہو بہٕ تۄہہِ نٮ۪نٛدٕرِ خٲطرٕ تہِ تہٕ نہَ تُہۍ کھیٚیِو یہِ یہِ چھُنہٕ زیادٕ چھُنہٕ کیٚنٛہہ اوٚڈ اوٚڈ پھوٚل کھیٚیِو تُہۍ دۅن دۄہَن بس تِکیٛازِ یوٚتام تُہۍ آیہِ نا نٮ۪نٛدٕر زٕ زٕ بَنے نا تۄہہِ یہِ بنیٛو تۄہہِ یہِ بَنیٛو تۄہہِ اَکھ ڈیولَپ گژھوٕ تۄہہِ اَنٛدر یہِ تہٕ اَمہِ پَتہٕ کھوٗژِو نہٕ کِہیٖنٛۍ تُہۍ چھِو اینٛزایٹی رٔٹمٕژ تۄہہِ چھَو پَریشٲنی زیادٕ خبر یہِ کیٛاہ اوس نٮ۪نٛدٕرٕے چھَنہٕ شایَد یِوان مےٚ چھُ یہِ مےٚ چھُ ہُہ بیمٲرۍ مےٚ چھُ یہِ بیمٲری ٹیٚسٹ ہَے چھِ سٲرۍ ٹھیٖک یہِ کیٛاہ چھُ مےٚ نہَ حظ چھُنہٕ یِوان پرٛابلِمٕے اَتھِ یہِ چھُنا یہِ چھُ صِرف سُہ اینٛزایٹی گٲمٕژ یہِ چھِ پَریشٲنی تۄہہِ باقٕے چھُنہٕ ٹٮ۪نشَن گژھنٕکۍ کِہیٖنٛۍ تہِ فِیور چھُ یہِ چھُ روزان نارمَل لیٚولہِ پٮ۪ٹھ چھُ روزان فِیور کینٛژھس ٹایمَس چھُ زیادٕ ہیٚور گژھان اَپ ڈاوُن چھُ یِمن فِیورَس منٛز وۅنۍ اَگر آ اَگر اَپ ڈاوُن زیادٕ یِوان چھُ تَمہِ خٲطرٕ چھِ أسۍ اڈالٹس دِوان اڈالٹس تہِ چھُو کوٚرمُت دوٚپُکھ سُہ چھُ نارمل گوٚو دیٹ میٖنٕز ٹایفایِڈ تہِ چھُ آ اَمیُک مطلب گوٚو ٹایفایڈ تہِ چھُ کِہیٖنٛۍ تہِ اَگر آ آسان چھُ یہِ کَنٛڈِشن ٹافایڈسٕے منٛز گوٚو سُہ چھُ نارمَل آمُت گوٚو ٹافیایڈ چھُنہٕ کیٚنٛہہ گوٚو دیٹ میٖنٕز یہِ چھُ فِیورٕے تۄہہِ فِیورَس منٛز چھُو تۄہہِ یِہَے کوٗشِش کَرٕنۍ کھیٚون چھُنہٕ ترٛاوُن کِہیٖنٛۍ تہِ تُہۍ دٔپِو کھٮ۪مَو کِہیٖنٛۍ تہِ یوٗتاہ تُہۍ کَم کھیٚیِو نا تیٛوٗتاہ کھیٚیِو تۄہہِ اینٛرجی ڈاوُن تیٛوٗتاہ چھُ ہورٕ تہِ مطلب ہا سُہ ٹھیٖک چھُناہ کوٗشِش کٔرِو زیادٕ تر کھٮ۪نٕچ یا مطلب باقٕے ترٛیش ویش رٔٹِو نارمَل لیٚولہِ پٮ۪ٹھ تہٕ بیٚیہِ چھُ یہِ یُس بہٕ دوا تھاوٕ سُہ تہِ کھیٚیِو تُہۍ تہٕ بَس کیٚنٛژھس دۄہَن پَتہٕ اَگر بیٚیہِ باسیٚو نا پَتہٕ کٔرِو تُہۍ کٲم تُہۍ أنِو یِم ٹیٚسٹہٕ مےٚ نِش تہٕ بہٕ وُچھٕ اَتھ منٛز کیٛاہ چھُ بیٚیہِ ما آسہِ ٹھیٖک چھُناہ آ گوٚو سَلام علیکُم